کاڈنیٹَر مَطلَب کاڈنیٹَر چھ آسان یُس کاڈنیٹَر سٕنٛز کٲم چھِ آسان ایٚکزام فار ایکزامپٕل ایٚکزامنیشَن چھ ٹیٚنتھَس چھُ ایٚکزام چَلو ٹُوِلتھَس چھُ ایٚکزام یہِ چھُ آسان رِگِیولَر چھ یِم آسان یم حظ چھِ رِگِیولَر ایٚکزام پَتہ چھ یِوان کُنہِ مطلَب فار ایٚکزامپٕل یِمَن تھوٚوُکھ گٔرلٕز ہایَر سیٚکنڈری سُکول بَڈگام ایٚکزام پَتہ چھ تتہِ یِوان کاڈنیٹَر تَتھ تَتہِ چھُ پَتہٕ یِوان مطلَب یُس تَتھ پرنٛسِپٕل چھُ آسان سُہ چھِ تھاوان کاڈنیٹَر اَلَگ سُہ چھ مطلَب کاڈنیٹَر دَپان أمِس چھ یہِ کٲمہِ سۭتۍ یہِ ٹیٚنتُھک ایٚکزامنیشَن گَژھہِ یہِ گَژھہِ سورٕے أمسٕے اَنٛڈَر یہِ یہِ ونہِ تی چھُ کَرُن باقیَن ٹیچرَن چھُ تی وَنُن کاڈنیٹَر مَطلَب گوٚو یہِ وَنہِ ایٚکزام کیاہ چھِ اَتھ وَنان گَژھ ہُتھ حالَس منٛز تِتھے کَنۍ گَژھہِ ہُتھ ہُمِس ٹیچرَس چھ ہُتھ أکس رومَس منٛز روزُن ڈِیوٹی تٔمِس چھُ پَتہٕ تٔمِس ٹیچرَس چھ تِتھَے کنہِ روزُن تٔمِس چھُ تٔمۍ سُنٛد مانُن تٔمِس کاڈنیٹَر سُنٛد کاڈنیٹَر وَنہِ دۄیہ بَجہِ چھُ پیپَر تراوُن تہٕ بَرابَر چھُ ٹیچرَس دۄیہ بَجہِ پیپَر تراوُن کاڈنیٹَر وَنہِ دَہ بَچہِ چھِ تھاوٕنۍ کَلاسس منٛز بَرابَر چھِ دَہ بَچہِ تھاوٕنۍ کاڈنیٹَر وَنہِ دَیو دَیو بیٚنچو پَتہٕ چھُ تھاوُن اَکھ بَچہ دَیو بیٚنچو پَتہ چھ تھاوٕنۍ سِٹوڈَنٹ بَرابَر چھُ تی کَرُن کاڈنیٹَر وَنہِ بَرابَر چھ ترِٛیٚن گٲنٹَن چھُ پیپَر ترٛیو گٲنٹو عَلاوٕ نَہ کَم بَرا بیٚون چھُ پیپَر بَرابَر چھُ تی کَرُن کاڈنیٹَر وَنہِ اَگَر کَانٛہہ نَقَل کَرِ یا کیٚنٛہہ کَرِ تٔمِس پٮ۪ٹھ چھِ سٹرک ایٚکشَن تُلٕنۍ تمے وِزِ چھ بوڑٕ والٮ۪ن کَرُن فون یِتھ کٔنۍ چھِ سِٹوڈَنٹ کَران نَقٕل أمِس چھُ یہِ نوٹ وَنُن تہٕ أمِس چھُ دیناوُن نوٹ بَرابَر کاڈنیٹَر وَنہِ ہَر کٲنٛسہِ أکِس رول نَمبَر یا کیاہ چھ اَتھ وَناں آسِن ٹیچَر چھ بَرابَر رول نَمبَر چیٚک کَرٕنۍ کاڈنیٹَر چھ وَنان ییٚمِس رول نَمبَر آسیٚو سُہ تھٔیزِہون سایڈَس پَتہٕ چھُ ٹیچَر تِتھے کٔنۍ کَران مَطلَب کاڈنیٹَر سٕنٛز کٲم چھِ تٔمِس چھُ آسان کاڈنیٹ کَرُن سورٕے ایٚکزامِنیشَن تٔمِس چھُ آسان وَنُن ٹیچرَن ییٚمِس نہٕ مَطلَب فار ایٚکزامپٕل مطلَب تُہۍ وُچھو تۄہہِ چھو مےٚ کَرُن سیٚدُے رِپوٹ تمہِ یہِ تہِ سُہ وَنہِ تٔمۍ سُنٛد چھُ اَسہِ مانُن کاڈنیٹَر وَنہِ أسۍ تھوو فار ایٚکزامپٕل اَگَر زٕ ہتھ بَچہِ چھِ أسۍ تھوہوکھ تِم پانژَن بَڑٮ۪ن بَڑٮ۪ن ہالَن منٛز بَرابر چھ تِتھے کٔنۍ کَرُن کاڈنیٹَر وَنہِ أکس ٹیچرَس تٔمس زَن وَنہِ کانٛہہ ٹیچَر سَر بہٕ روزٕہا مَگَر تٔمۍ سُہ ونہِ تٔمِس نہ ژےٚ چھُی أتۍ روزُن تٔمِس ٹیچرَس چھ بَرابَر تٔمۍ سُنٛد مانُن یہِ چھِ آسان کٲم أکِس کاڈنیٹَر سٕنٛز تٔمِس ییٚتٮ۪ن یژھہِ تَتٮ۪ن تھایہِ ٹیچرَس ڈِیوٹی سُہ کونہٕ تھایہِ نٮ۪برٕ کٔنۍ گراونٛڈَس منٛز ٹیچرَس ڈِیوٹی تَتِٮ۪ن تھایہِ دۄنٕے سِٹوڈَنٹَن تٔمِس چھ تٔتی تِمَن دۄن سِٹوڈَنٹَن نِش روزُن کاڈنیٹَر وَنہِ فار ایٚکزامپٕل کاڈ کہِ یِم چھ آسان رِگِیولَر سِٹوڈَنٛٹ آسان یِمَن چھُ آسان زیادٕ پَرنٕچ ضروٗرت کہیٖنۍ پَتہٕ چھِ وَنان کُنہِ وِزِ کانٛہہ بَچہِ دَپان چھِ مےٚ پٔرِو پیپَر وۄنۍ زَن وون کاڈنیٹَرَن کیاہ چھ اَتھ وَنان نَہ یہِ چھُنہٕ پَرُن یِمن پیپَر ییٚکیاہ یِمن پَران ٲسۍ ؤرِۍ یَس ٹیچرَس چھُ سُہ مانُن یِمَے یِمَے کامہِ چھ آسان کاڈنیٹَرَس